یِم ییٚتہِ کیٚنٛہہ اَہم اَہَم ذات وٲلۍ لُکھ تہٕ کیٚنٛہہ اَہم اَہم زبان بولَن وٲلۍ لُکھ چھِ تِم چھِ اَکھ چھِ ییٚتہِ پہاڑی گُجَر تہٕ بیٚیہِ چھُ ییٚتہِ بیٚیہِ چھِ ییٚتہِ پہاڑی بولَن وٲلۍ بیٚیہِ چھِ ییٚتہِ گوجری بولَن وٲلۍ ییٚتہِ چھِ ہِندی بولَن وٲلۍ تہِ ییٚتہِ چھِ کٲشُر بولَن وٲلۍ تِم چھِ اَکھ یِم پہاڑی لُکھ چھِ تِم چھِ زیادٕ تَر پہاڑن مَنٛز تہٕ زیادٕ تَر چھِ تِم ہیوٚر کٮ۪ن سایڑَن روزان بیٚیہِ یِم گوجری چھِ تِم تہِ چھِ زیادٕ تَر ہیٚرمٮ۪ن سایڑَن روزان تہٕ ہِندی چھِ ہَر کُنہِ جایہِ ییتہِ بولنہٕ یِوان ییٚتہِ یِم پہاڑی گوجری ہِندی تہٕ کٲشِر بولَن وٲلۍ چھِ تِم چھِ اَکھ أکِس سۭتۍ لولہٕ سۭتۍ روزان تہٕ چھِ واریاہ خوشی سان اَکھ أکِس سۭتۍ روزان ییٚتہِ چھِ واریاہ زیادٕ تِم لُکھ یِم الگ اَلگ زبانہِ چھِ بولان تہٕ چھِ اَلگ اَلگ ذات تہٕ الگ الگ مذہبَن سۭتۍ آسان باقٮ۪ن باقٮ۪ن جایَن چھِ اَلگ زبان تہٕ ییٚتہِ چھِ اَلگ زبان بولنہٕ یِوان ییٚتہِ چھِ کٲشُر تہِ ٹھوڑا اَلگ پٲٹھۍ بولنہٕ یِوان مگر زیادٕ تَر چھُ ییٚتہِ زیادٕ تَر چھُ ییٚتہِ ہِشی کٲشِر تہٕ صِرف چھِ کانٛہہ کانٛہہ کانٛہہ کانٛہہ لَفظ بَدلان یِم تہِ ییٚتہِ کٲشِرۍ چھِ تِمَن چھُ ہِندی تَگان تہٕ تِم چھِ ہیٚکان ہِندی بولَن وٲلٮ۪ن سۭتۍ کَتھ کٔرِتھ تہٕ یِم گوجری تہٕ پہاڑی چھِ کَران تِم چھِ تِمو چھُ کٲشُر ہِندی تہٕ بیٚیہِ واریاہ زُبانہٕ ہیچہِ مَژٕ تاکہِ تِم ہیٚکَن ییٚتہِ کٮ۪ن پننٮ۪ن کٲشِر بایَن تہٕ بیٚیہِ ہیٚند بایَن سۭتۍ کَتھ کٔرِتھ یِم گوجری لُکھ چھِ تِمَن تہِ چھُ کٲشُر تگان تہٕ تِم چھِ زیادٕ تَر کٲشِر لُکنٕے سۭتۍ آسان چھِ تِمنٕے سۭتۍ کَتھ کَران زیادٕ تَر چھِ ییٚتہِ گوجری تہٕ پہاری لُکھ آسان پہاڑَن پٮ۪ٹھ تہٕ ہِندی بولَن وٲلۍ چھِ زیادٕ مین مین مارکٮ۪ٹَن مَنٛز آسان سٲنِس علاقَس مَنٛز چھِ کیٚنٛہہ پہاڑی لُکھ روزان یِم اَسہِ نِش تھوڑا زٕ ترٛےٚ کِلو میٹَر چھِ دور روزان یِم چھِ پانہٕ ؤنۍ واریاہ اصل پٲٹھۍ کَتھ کَران تہٕ چھِ واریاہ اصل پٲٹھۍ اَکھ أکِس سۭتۍ زِندگی بَسَر کَران ییٚتہِ چھِ واریاہ لُکھ تِم تہِ یِم اَکھ أکِس سۭتۍ واریاہ اصل سۭتۍ لولہٕ وٕنۍ پٲٹھۍ روزان چھِ تہٕ بیٚیہِ چھِ واریاہ اصل پٲٹھۍ اَکھ أکِس سۭتۍ رَلان تہٕ جُلان ییٚتہِ چھِ واریاہ لُکھ تِم تہِ یِمَن ہِندی پہاڑی گوجری کٲشُر تہٕ بیٚیہِ اَمہِ علاوٕ واریاہ زبانہٕ چھِ تَگان تہٕ چھِ کَران ہَر کٲنسہِ سۭتۍ کَتھ زیادٕ تَر چھِ ییٚتہِ ہِندی بولنہٕ یِوان تہٕ بیٚیہِ کٲشُر بولنہٕ یِیوان پہاڑی تہٕ گوجری چھُ یُتھٕے ہیٚرمٮ۪ن ہیٚرمٮ۪ن اَندَن چھِ گَژھان تہٕ تَتہِ چھِ پہاڑی تہٕ گوجری بولان ییٚتہِ بۄن بۄن پٕلین وَتَن پٮ۪ٹھ چھِ کٲشُر تہٕ ہِندی زیادٕ تَر بولان بیٚیہِ چھِ ییٚتہِ واریاہ نٮ۪برِم لُکھ تہِ بولنہٕ یِوان تہٕ تِم چھِ نٮ۪برِم زَبان کَران